ییٚمہِ کہِ سون ایریا چھُ یِپٲرۍ چھُ نہٕ کٕہٕنۍ تہِ نِنہٕ سَپوٹ کران ییٚمہِ کہِ اَسہِ کینٛہہ سَپوٹ چھُ واتان یا بیٚیہِ کینٛہہ چھِ نِنہٕ بِلکُل تِنہٕ سَپوٹ کَران یَپٲرۍ سَپوٹس واریاہ چھِ کرکٹ گَنٛدان یا باقین چھِنہٕ سَپوٹ کَران کینٛہہ یاں جایَن چھِ کَران یِم سَپوٹ کُن کرکَٹَس رِلیٹِڈ یا بیس بال یُس کہِ اکھ چیٖز چھُ یُس نہٕ ییٚتہِ وٕنہٕ ایویلیبل چھُنہٕ کِہیٖنۍ ییٚمیُک نہٕ کانٛہہ کَنسیٚپت چھُ ییٚتہِ وٕنہِ تہٕ گورمیٚنٹَس پَزٕ کَرُن کہِ پرٛٮ۪تھ جایَن چھُنہٕ پرٛٮ۪تھ سماٹ سِٹی یوت نی مَنٛز کَرُن کینٛہہ یہِ چھُ پرٛٮ۪تھ جایہِ کَرُن ییٚمہِ سۭتۍ باقٕے سٹوڈنٹَن یِمَن نہٕ ڈیولَپ چھِ کِہیٖنۍ تمَن تہِ فٲیدٕ واتہِ